پازٹِو دِمہٕ بہٕ تُہٕنٛدِس یَتھ سٮ۪کٮ۪نٛڈ پرٛوڈَکٹَس اِتھ پٲٹھۍ حضرت کہِ یُس تُہٕنٛدِس پرٛوڈَکٹَس گۄڈنِچی کَتھ یُس تَتھ بٔتھِ کَنۍ سُہ پرٛوڈَکٹٕچ سۄ اِمیج ٲس سۄ ٲس واریاہ بہتریٖن واریاہ اَصٕل تَتھ کُن وٕچھِتھ اوس اِنسان گژھان مٲیِل تَتھ کُن یُس تَتھ سُہ وٮ۪جٹیریَن ٹیُک اوس تَتٮ۪تھ سُہ اوس واریاہ اَصٕل تَمِکۍ بٔتھِم کَلٲرٕز ٲسۍ تَتھ پرٛوڈَکٹَس واریاہ اَصٕل تَتھ اِمیجہِ منٛز یِم تۄہہِ ڈیٖٹیلٕز ٲسۍوُ تمہِ جیٖزٕکۍ پرٛووایڈ کٔرۍمٕتۍ تم ٲسۍ واریاہ اَصٕل تمیُک تَتھ پیکیجِنٛگ سٮ۪کٮ۪نٛڈ تھِنٛگ تمِچ پیکیجِنٛگ سُہ ٲس واریاہ بہتریٖن سۄ پیکیجِنٛگ ٲس واریاہ دِلَس مٲیِل کَران اِنسانَس سۄ ٲس تَتھ کُن چیٖزَس کُن اِنسانَس آکَرشِت کَران اِنسانَس تَتھ کُن تَتھ چیٖزَس کُن تمہِ پَتہٕ دِمہٕ بہٕ حضرت یُس تۄہہِ نیوٗٹِرٛشنَل اِنفارمیشَن ٲسوٕ تَتھ پٮ۪ٹھ تھٲومٕژ تَتھ چیٖزَس پٮ۪ٹھ پنٛنِس یُس تۄہہِ نیوٗٹِرٛشنَل اِنفارمیشَن ٲسوٕ تھٲومٕژ مطلب اَتھ منٛز کۭژاہ اٮ۪نَرجی چھِ پرٛوٹیٖن ٹوٹَل کاربوہایڈرٛیٹٕس ٹوٹَل شُگَر اٮ۪ڈِڈ شُگَر ٹوٹَل فیٹ سٮ۪چُریٹٕڈ فیٹ ٹرٛانٛسفیٹ مطلب یِم چیٖزٕکۍ ٲسوٕ تۄہہِ دِتمٕتۍ تِم ٲسۍ واریاہ بہتریٖن واریاہ اَصٕل تمہِ سۭتۍ اوس اِنسانَس یُس تۄہہِ کیلریٖز آر ڈی اے ویلیوٗز ٲسوُ دِتمٕتۍ تَتھ منٛز کۭتیٛاہ کیلریٖز چھِ سُہ اوس واریاہ واریاہ اَصٕل تمہِ سۭتۍ ٲس اِنسانَس پَتہ لگان کہِ نہ مےٚ کۭژاہ کیلریٖز کَرِ کَنزیوٗم تمہِ سۭتۍ ہیٚکہِ اِنسان پَنٕںۍ ڈیلی کیلریٖز یُس تۄہہِ پَتہ چھُ آز اوٚبیسٕڈ چھِ لوٗکھ گٔمٕتۍ اِنسان چھِ کیلریٖز کَران کَنزیوٗم واریاہ کاشَشلی سُہ ہیٚکہِ ہے نہٕ گٔژھِتھ کینٛہہ تٔمۍ پَتہٕ یِم تۄہہِ اِنگرٛیٖڈٮ۪نٛٹٕس تَتھ منٛز کۭتیٛاہ پٔرسَنٹیج ٲسۍ سُہ اوس واریاہ اَصٕل تمہِ سۭتۍ لَگہِ ہے اِنسانَس پَتہ کہِ نہ اَتھ منٛز کۭژاہ پٔرسَنٛٹ کُس چیٖز کٲتِہَن پٔرسَنٛٹَن منٛز چھُ کیٛاہ پَزیٛاہ یہِ کھیوٚن مےٚ پَزِ نہ یہِ کھیوٚن کینٛہہ تمہِ سۭتۍ ہٮ۪کَو أسۍ چھِ اِنسان پَنُن ڈیلی ڈایٹ کٔرِتھ رِگیُلیٹ اَکھ اِنسان تمہِ پَتہٕ چھِ یہِ کہِ یُس تۄہہِ تَتھ پٮ۪ٹھ اوسوٕ پَنُن مٮ۪نِفٮ۪کچَر اٮ۪ڈرٮ۪س دیُتمُت کَسٹٕمَر کِیَر نمبر دیُتمُت اٮ۪ف اٮ۪س اٮ۪س اے آی لایسٮ۪نٕس نمبر دیُتمُت سُہ اوس واریاہ بہتریٖن تمہِ سۭتۍ اوس اِنسان ہٮ۪کان یہِ کہِ یہِ چھُ اوتھَنٹِک پرٛوڈَکٹہٕ مطلب یہِ پَزِ اِنسانَس کھیوٚن امہِ سۭتۍ چھِنہٕ کانٛہہ تہِ نۄقصان واتَن وول اِنسانَس پَتہٕ اوسو تۄہہِ دیُتمُت پَنُن یہِ اٮ۪ڈرٮ۪س اَسہِ کَتہِ چھِ آفِس یا فیٖڈبیک دِنہٕ خٲطرٕ یُس مےٚ واریاہ اَصٕل باسیٛو کہِ اِنسانَس اگر تٕہٕنٛدِس پرٛوڈَکٹَس منٛز کانٛہہ کٔمی باسہِ اِنسان ہیٚکہِ تۄہہِ کَمپٕلینٛٹ کٔرِتھ اِنسان ہیٚکہِ پَنٕںۍ کَمپٕلینٛٹ برونٛٹھ کُن پَکنٲوِتھ سُہ باسیٛو مےٚ اَکھ واریاہ اَصٕل چیٖز اَکھ یا تۄہہِ اوسو پَنٕنۍ وٮ۪بسایٹ دِژمٕژ کہِ اگر تۄہہِ کانٛہہ کَمپٕلینٛٹ چھِ تُہۍ ہیٚکِو اَتھ پٮ۪ٹھ کٔرِتھ سُہ تہِ اوس واریاہ اَصٕل چیٖز اَکھ تمۍ پَتہٕ یُس مےٚ واریاہ صحیح چیٖز باسیٛو سُہ باسیٛو مےٚ کہِ تۄہہِ اوسو اَتھ پنٛنِس أکِس چیٖزَس پٮ۪ٹھ نٮ۪ٹ ویٹ لیوٚکھمُت یُس واریاہ اَصٕل اوس کیونکہ اِنسان لَگہِ پَتہ کہِ سٔروِنٛگ پٔر پیک کہِ مطلب یہِ کٔژ کٔژِ پھِر ہیٚکِو تُہۍ استعمال کٔرِتھ تَتھ اوسو تۄہہِ لیوٚکھمُت کینٛہہ سُہ اوس واریاہ اَصٕل چیٖز اٮ۪م آر پی اوسو تۄہہِ دیُتمُت سُہ تہِ اوس واریاہ اَصٕل چیٖز کہِ کانٛہہ ہیٚکہِ نہٕ ٹھٔگِتھ کٲنٛسہِ اِنسانَس کینٛہہ میٚنفٮ۪کچَرِنٛگ ڈیٹ اوس تَتھ پٮ۪ٹھ لیکھِتھ سُہ تہِ اوس اَصٕل یوٗز بَے مان ژٕ یہِ کَر گژھِ اٮ۪کٕسپایر تم چیٖز باسے مےٚ تَتھ منٛز اَصٕل یا بیچ نمبر اوس سُہ تہِ اوس ٹھیٖک ٹھاکھ چیٖز اَکھ کیو آر کوڈ باسیٛو مےٚ واریاہ یُنیٖک فیوٗچَر تٕہٕنٛدِس چیٖزَس منٛز یُس تۄہہِ کیو آر کوڈ اوسو دیُمُت سُہ اوس واریاہ یُنیٖک فیوٗچَر مےٚ وُچھ نہٕ وُنیُک تانۍ کُنہِ تہِ ایپَس منٛز یُتھ یُنیٖک فیٖچَر کِہیٖنۍ ایز کیو آر کوڈ یُس تۄہہِ دیُتمُت اوسو سُہ اوس وریاہ یُنیٖک فیٖچَر کیو آر کوڈُک مطلب یُس اِنسانَس پَزِ پرٛموٹ کَرُن وَنۍ گوٚو تُہَنٛدِ پرٛوڈَکٹٕک نَگیٹِو نۄقصان مطلب یُس نہٕ اَصٕل باسیٛو مےٚ کینٛہہ سُہ باسیٛاے مےٚ یہِ کہِ تُہُنٛز یُس یہِ چیٖز اوس یہِ اوس واریاہ بکواس اَتھ اوس نہٕ کانٛہہ ٹیسٹَے یہِ اوس زَن اِنسان گاسہٕ کھٮ۪وان اِنسانَس گژھِ نہ باسُن کہِ کھٮ۪تھ کانٛہہ چیٖز نہ مےٚ کھیوٚ کینٛہہ مطلب پرٛوڈَکٹَس منٛز گژھِ نہ کینٛہہ تیُتھ آسُن یُس اِنسان وَنہِ نا یہِ ہہ چھِ پرٛوڈَکٹہٕ تُہُنٛد چیٖز چھِ اِنسان زَنہٕ چھِ کھٮ۪وان گاسہٕ مگر یہِ چھا کانٛہہ چیٖز اَدٕ ژٕے وَن مےٚ یہِ چھا کانٛہہ چیٖز گاسہٕ ہیوٗ دِتُتھ ژےٚ مےٚ چیٖزاہ دَپان چھُہَم یہِ حظ چھِ اے سٹار یہِ چھِ بی سٹار نَگیٹِو کانٛہہ چیٖزٕے نہٕ کانٛہہ دٔلیٖلٕے نہٕ یِہٕے بَکواس یِہٕے کیٛاہ تانٮ۪تھ دِتُھ مےٚ پونٛسہٕ کٔرِتھ حرام یہِ چھا ژٕ بَناوان چیٖز امہِ کھۄتہٕ ترٛٹھ اِتھِس چیٖزَس یہِ کُس چیٖز چھُ ژٕ وَن مےٚ یہِ کُس چیٖز چھُ یہِ چھا چیٖز اگر نہٕ چٲنِس یَتھ چیٖزَس نہ چھ مَزٕ نہ چھِ اَتھ نوٗن نہ چھِ اَتھ مَرژٕوانٛگُن نہ چھِ اَتھ کانٛہہ دٔلیٖلہ یہِ چھا چیٖز بَکواس دِتُتھ کیٛاہ تانٮ۪تھ دَپان چھِہَم یٮ۪و تہٕ ٹٮ۪و اٮ۪م اٮ۪ن سی تہٕ کیٛاہ تھانٮ۪تھ یہِ کُس چیٖز چھُ تُہی ؤنِو مےٚ یہِ کُس چیٖز چھُ یہِ چھا چیٖز نہ چھِ اَتھ چٲنِس چیٖزَس کانٛہہ مَزٕ نہ چھِ پیکِںٛگ اَتھ پیکِنٛگ چھےٚ اَتھ ترٛٹھ پیٔمٕژ اَتھ چھَنہٕ پیکِنٛگٕے کینٛہہ یہِ چھِ یِہٕے باسان یِہٕے فٔکیٖر مالہ ہیوٗ کیٛاہ تھانٮ۪تھ پیکِنٛگ گژھِ نہ آسٕنۍ یُس پیکِنٛگ یَتھ وَنو سُہ پیکِنٛگ گژھِ یَتھ آسٕنۍ ژٕ وُچھ نہ چھِ یَتھ پیکِنٛگ نہ چھِ یَتھ اِمیج بٔتھۍ کَنۍ یہِ پرٛوڈکٹہٕ کیُتھ چھُ أنٛدرٕ نہ چھِ یِژھ اِمیج کہِ یہِ پرٛوڈَکٹہٕ أنٛدرٕ کیُتھ چھِ نہ چھِ اَتھ نیوٗٹِرٛشنَل اِنفارمیشَن اَتھ منٛز کۭژاہ کیلریٖز چھِ کیٛاہ نہٕ چھِ پرٛوٹیٖن چھا اَتھ منٛز ٹوٹَل کاربوہایڈرٛیٹ کوتاہ چھِ یا ٹوٹَل شُگَر کوتاہ سُہ چھِنہٕ اَتھ منٛز کانٛہہ دٔلیٖلٕے ژےٚ ہٲومٕژ نہ چھِ ژےٚ اِنگرٛیٖڈٮ۪نٛٹٕس ہٲومٕتۍ ژٕ زہر چھُکھاہ کھیاناوان اَسہِ تُہۍ ہے اَسہِ دَتُر چھُوا کھیٛاناوان تُہۍ کیٛاہ کھیٛاناوان چھُ کَم سے کَم گژھِ ہے نہ تمیُک آسُن سۄ اِنفارمیشَن سُہ کیٛاہ چیٖز تُہُنٛد چیٖز کٔمۍ چیٖز سۭتۍ چھِ بَنیٛامُت سُہ گژھِ ہے اِنفارمیشَن آسٕنۍ کَم سے کَم سُہ تہِ چھِنہٕ کِہیٖنۍ یَتھ نہ چھِ اَتھ لیکھِتھ کسٹٔمَر کِیَر اگر کٲنٛسہِ کینٛہہ آسہِ وَنُن سُہ کَس وَنہِ سُہ تہِ چھِنہٕ کِہیٖنۍ اَتھ دِتھ نہ چھِ اَتھ دِتھ حضرت اگر مےٚ کانٛہہ شکایت آسہِ کَرٕنۍ سُہ کِتھ پٲٹھۍ کَرٕ بہٕ سُہ چھِنہٕ اَتھ کسٹمَرَس چھُنہٕ تُہۍ کانٛہہ رٮ۪سپٮ۪کٹَے کران تُہۍ چھُو کَسٹٕمَرَس ترٛٹھ ژھٕنان تُہۍ چھُو تَس دِوَتھ ژھٕنمٕژ تُہۍ چھُو وَنان گٔژھِنۍ رَبہِ روٗدَس تۄہہِ چھُو نہٕ کَسٹٕمَر سٕنٛز ویلوُے کانٛہہ سٮ۪کَنٛڈ تھِنٛگ نہ چھِی ژےٚ لیوٚکھمُت اٮ۪م آر پی اَتھ نہ چھِ اَتھ لیکھِتھ یہِ کَر گژھِ یوٗز بَے کَر چھِ یوٗز بَے کَر نہٕ چھِ کَرُن مطلب اٮ۪کٕسپایر کَر گژھِ یہِ کور تانٮ۪تھ پَزِ کھیوٚن اِنسانَس یا اوٚوَرآل کانٛہہ چیٖزٕے چھِنہٕ اَتھ نہ چھِ ٹیسٹہٕ نہ چھِ کانٛہہ چیٖز اوٚوَرآل وَنہٕ بہٕ کہِ تۄہہِ پَزیو یہِ ژھٕنُن ترٛٲیِتھ یہِ چیٖز پَنُن یہِ چھُنہٕ کانٛہہ ذاتھٕے یہِ چھِ بکواس واہِیات اِتھِس چیٖزَس چھِنہٕ مارکیٹَس منٛز ڈِمانڈٕے آسان یہِ چیٖز گوٚو یہِ گوٚو ترٛٹھ ژھٕنٕنۍ یِتھِس چیٖزَس اَتھ چیٖزَس نہ چھِ ییٚتہِ کانٛہہ کھٮ۪وان یہِ کَمپٔنی گٔے بنٛد کَرٕنۍ مےٚ گٔے پونٛسہٕ پَنٕنۍ واپَس کَرٕںۍ حضرت مےٚ چھِنہٕ اِتھ ضوٚرتھٕے اِتھ چیٖز چٲنۍ ژٕ کَرَکھ مےٚ پٮ۪ٹھ مہربٲنی ژٕ ترٛاوَکھ مےٚ پونٛسہٕ پَنٕںۍ واپَس بہٕ چھُس شُکر گُزار ژٕ کَرَکھ یہِ کَمپٔنی پَنٕنۍ بنٛد ژٕ کَرَکھ یِژھ کَمپٔنی دَفہ تُہُنٛد چیٖز چھِ واریاہ واہیات واریاہ بدتریٖن بے مَزٕ بے لَذت یِتھِس چیٖزَس نہ چھِ ٹیسٹہٕ کانٛہہ نہ چھِ اَتھ کینٛہہ نہ چھِ اَتھ کانٛہہ سٹٮ۪نٛڈاڈ اَتھ چیٖزَس نہ چھِ نہ چھِ نیوٗٹِرٛشنَل اِنفارمیشَن نہ چھُکھ ژٕ گورمٮ۪نٛٹہٕ حسابَس پٮ۪ٹھ پَکان نہ کینٛہہ نہٕ اوٚوَرآل چون چیٖز چھِ واریاہ گٹھیا اَتھ پَزِ اوٚڈ سٹار دیُن اِوٕن اَتھ پَزِ نہٕ ریٹِںٛگٕے کَرٕنۍ کینٛہہ یہِ پَزِ نہٕ کُنہِ ریٹِنٛگ منٛزٕے تھاوُن یہِ چھِ واریاہ ؤہیات چیٖز ژےٚ پَزی پَنُن پرٛوڈَکٹہٕ واریاہ اَپگرٛیڈ کَرنٕچ کوٗشِش کَرُن یہِ ڈٮ۪ولَپ کَرنٕچ کوٗشِش کَرٕنۍ امِچ کالٹی سِٹٮ۪نٛڈاڈ ہُراونٕچ کوٗشِش کَرٕنۍ کیونٛکہِ چون چیٖز چیزٖ چھِ یہِ چھِ واریاہ وٕنہِ اَنڈَرڈٮ۪ولَپٕڈ ژےٚ پَزِ یہِ ڈٮ۪ولَپ کَرنٕچ کوٗشِش کَرٕنۍ ژےٚ پَزِ اَتھ نیوٗٹِرٛشنَل اِنفارمیشَن دِنۍ باقٕے باقٕے چیٖز وٕچھِنۍ امِکۍ نہٕ کہِ یہِ تھاوُن یِہٕے گھٹیا پرٛوڈَکٹہٕ مےٚ چھُ اُمید کہِ ژٕ کَرَکھ میٛانٮ۪ن یِمَن رِوِوَن پٮ۪ٹھ غوروفکر تہٕ کَرَکھ اَمے مُطابق پَنُن یہِ چیٖز برونٛٹھ کُن پَکنٲیِتھ برونٛٹھ کُن اَتھ پٮ۪ٹھ کٲم کٔرِتھ یہِ برونٛٹھ کُن پَکنٲیِتھ مےٚ چھُ اُمید ژٕ دِکھ میٛانٮ۪ن یِمَن رِوِوَن غوروفکر تہٕ وٕچھَکھ إمَن کُن یِم مےٚ کَتھٕ ژےٚ یَتھ رِوِوَس منٛز وَنِمَے یہِ اوسُے ژےٚ گۄڈنٮ۪تھ پازِٹِو رِوِو پَتہٕ اوسُے ژےٚ نٮ۪گیٹِو رِوِو دۄشوٕے رِوِو مدِنظر تھٲیِتھ کٔرۍزِ پنٛنِس اَتھ چیٖزَس برونٛٹھ کُن پَکناونٕچ کوٗشِش چلو شُکریہ اَسلام علیکُم